سٲنِس ضلعے بڈگٲمِس منٛز چھ واریاہو قٕسمٕکۍ بےٚ روزگار یِمو واریاہ تعلیٖم تہِ چھےٚ پٔرمٕژ مگر تمہِ پتہِ تہِ چھنہٕ تِمن اصل تہٕ مُنٲسب نوکٔری مِلان کہیٖنۍ تہٕ تِکیٛازِ یہِ چھےٚ تنگی ییٚمہِ گورمنٹٕچ زِ تِمن چھنہٕ مِلان اصل نوکٔری کہیٖنۍ نہٕ البتہ اگر أسۍ کتھ کرو ذراتٕچ ذراتس پٮ۪ٹھ چھِ ہٮ۪کان یِم پنٕنۍ بِزنِس کھڑا کٔرتھ مگر تِژھ نوکٔری چھکھ نہٕ مِلان یتھ منٛز یِمن اصل تنخاہ مِلہِ اسہِ چھِ کران پننہِ أسۍ چھِ کران پننہِ ڈسٹرکٕچ کتھ ییٚتٮ۪ن ییٚتٮ۪ن چھِ تِم تہِ نوجوان یِمو پی اٮ۪چ ڈی اٮ۪م اے بی اٮ۪ڈ یا باقٕے ڈگری چھےٚ کٔرمٕژ مگر تمہِ پتہٕ تہِ چھِنہٕ تِمن نوکٔری مِلان کہیٖنۍ نہٕ اگر أسۍ کرو کتھ پننٮ۪ن پننٮ۪ن فارمن ہٕنٛز پننٮ۪ن پننٮ۪ن انڈسٹری ین ہٕنٛز سۄ نوکٔری چھِ تِم کران بالکُل مگر یُتھ پٲٹھۍ چھنہٕ تِمن مِلان سرکٲرۍ نوکٔری کہیٖنۍ نہٕ تمہِ باوجوٗد چھِ تِمن پٮ۪وان پرایویٹ کمپنی ین منٛز گژھُن تہٕ تِکیٛازِ گرِ چھےٚ واریاہ ضروٗرت آسان یِم نہٕ اکھ موج اکھ کوٗر چھِ ہٮ۪کان کہیٖنۍ کٔرتھ سُہ نوجوان چھُ مجبوٗر گژھان پتہٕ پرایویٹ پرایویٹ کمپنی ین منٛز کٲم کرٕنۍ